اِنڈیا ہُک یُس فیشَن چھِ یہِ چھِ یہِ گوٚو واریاہ واریاہ زیادٕ تبدیٖل کیونکہِ یُس اَتھ پَنُن کَلچَر اوس سُہ فیشَن اوس زبردَست واریاہ واریاہ اَصٕل پَلو ٲسۍ یِوان بَناونہٕ تہٕ لاگنہٕ لیکِن وٮ۪سٹٲرنایزیشَن آے یور دۄہ کھۄتہ دۄہ چھِ واریاہ واریاہ بدتر پَلو یِوان لاگنہٕ مطلب جِسٕم چھِ یِوان ہاونہٕ کھُلَم کھُلا ژھٹِس منٛز وٮ۪سٹٲرٕن کَلچَر یُس سا أمۍ کوٚر واریاہ زیادٕ ییٚتہِ مطلب پرٛابلِم دۄہ کھۄتہٕ دۄہ گژھِ یہِ ہال کہِ ہِشی کَتھاہ آسہِ پَتہٕ پَلو لٲگِتھ چھا یا لاگنَے آسنہ سورُے باسہِ ہِشی کَتھاہ تہٕ اَمہِ سۭتۍ گٔے واریاہ واریاہ زیادٕ پرٛابلِم کیونکہِ سٲنۍ سونٛچ یُس چھِ یہِ چھِ دۄہ کھۄتہٕ دۄہ مان ژٕ دَپان وَۄنۍ گژھِ آسُن ہُہ تہِ وَۄنۍ گژھِ آسُن یہِ تہِ انٛگریزَن سۭتۍ لٲجِکھ مان مان کَرٕنۍ وٮ۪سٹٲرٕن کَلچَرَس سۭتۍ لٲجِکھ مان مان کَرٕنۍ تہٕ بہٕ چھُس زیادٕ کَران پانَس خٲطرٕ پرٛٮ۪فَر بہٕ چھُس لاگان کھٔلۍ کھٔلۍ پَلو بہٕ چھُس آنان تِم ییٚتی دُکان پٮ۪ٹھَے ٹرٛوزَر آسہِ سُہ تہِ اَنہٕ بہٕ کھوٚلُے اِنَر آسہِ ٹی شٲٹ آسہِ سُہ تہِ اَنہٕ بہٕ کھٔجی تہٕ زیادٕ چھُس بہٕ لاگان کھٔلۍ پَلوٕے تِم چھُس بہٕ ییٚتی بازرٕے کَران آنان باے کٔرِتھ یعنی کہِ ہٮ۪وان چھُس بہٕ تِم بازرَے زیادٕ دوٗر چھُس نہٕ بہٕ گژھان شاپِنٛگ کَرنہِ کینٛہہ نہ چھُس بہٕ یِم برٛینٛڈ وینٛڈ مطلب چھِنا أڑۍ آسان برٛینٛڈ لاگان برٛینٛڈ وینٛڈ چھُس نہٕ بہٕ لاگان کیںٛہہ بہٕ چھُس یِم مان ژٕ پںٛںہِ پٲٹھۍ لاگان کٲشِرۍ پٲٹھۍ سیوٚد سادٕ پَلَو یُسُے بَنہِ تہٕ سُے تہٕ مگر لاگان چھُس اَصٕل پٲٹھۍ